بہٕ چھَس یَژھان پنٕنۍ خیالات اظہار کَرٕنۍ ییتھ بید باوس متعلق اَز چھِ دُنیاہس منٛز کوتاہ بید باو گَژھان کلرس موٗجوٗب ذاتہِ موٗجوٗب یِم أمیٖر ذات لوٗ ہٕنٛدۍ لُکھ چھِ آسان تِم چھِ وَنن یِم غریٖب ذاتہِ ہٕنٛدۍ لُکھ چھِ یِم چھِ سانہِ کھۄتہٕ ؤسِتھ تِم چھِ یِمن نِچہِ نظرِ وُچھان یِم وایٹ پیٖپُل چھِ آسان یِم یِم سفید لُکھ چھِ آسان یِم چھِ کرٛہنٮ۪ن وُچھان نِچہِ نظرِ یِم چھِ گنٛدان ٹھِلن کرٛہنٮ۪ن بس بہٕ چھَس یَژھان پنٕنہِ سوسایٹی یہِ وَنُن زِ یُس یہِ بید باو چھُ یہِ کٔرِو سا بنٛد چاہے سُہ کُنہِ تہِ متعلق آسِنۍ اَز چھِ لٔڑکہٕ تہٕ کورِ لٔڑکس کٔژا آزٲدی چھِ یِوان دِنہٕ کورِ چھِنہٕ دِوان کِہیٖنٛۍ تہِ نہٕ لٔڑکہٕ اگر ژیٖر تانٮ۪تھ پھیرِ تٔمِس وَنن نہٕ گَرِ کِہیٖنٛۍ تہِ نہٕ ژٕ کَتہِ سا اوسُکھ ژٕ کیٛاہ کَرنہِ اوسُکھ ژٕ ما اوسُکھ کیٚنٛہہ غلط کَرنہِ ژٕ کیٛاہ چھُکھ کَران اگر کوٗر وَنہِ آسہِ تٔمِس ژیٖر نٮ۪بر تٔمِس کَرن ہتھ سَوال دپنس ژٕ کیٛاہ ٲسٕکھ کَران کیٛاہ کَرنہِ ٲسٕکھ اور پتاہ چھُ گرِکٮ۪ن چھِ آسان کورٮ۪ن ہٕنٛز جا زیادٕ ٹٮ۪نشن مگر تِمن گژھِ نا لڑکن ہُنٛد تہِ تھاوُن بہٕ چھَس یَژھان یی پنٕنِس سوسایٹی وَنُن زِ اَسہِ پزِ نہٕ یہِ بید باو کَرُن کِہیٖنٛۍ تہِ نہٕ چاہیے سُہ کُنہِ تہِ متعلق ٲسۍ مےٚ یِم پنٕنۍ خیٲلی اظہار چھِ مےٚ چھِ وارِیاہ زیادٕ یہِ دِلس منٛز خیال پنُن بہٕ چھَس یَژھان یہِ بید باو کَم کَرُن چاہے سُہ اَز چھِ اگر کانٛہہ ہَے کاسٹہٕ آسہِ تِم چھِی نہٕ دِوان رِشتہٕ کُنہِ لۅکچہِ ذاژِ منٛز اگر چاہے پتہٕ پانہٕ تہِ آسٮ۪کھ کٲنٛسہِ کوٚرمُت تِم ماننٕے نہٕ تِمن تِم گَژھن تِمن پتہٕ خلاف اَمہِ سۭتۍ چھِ پتہٕ بٔلۍ شُرۍ تہِ چھِ پتہٕ خلاف گَژھان گرِکٮ۪ن تِم چھِ ونان دَپان چھِ أسۍ کیٛازِ ترٛاوو پنُن کِبُر بۅن تہٕ أسۍ کَرو لۅکچہِ ذاژِ منٛز ذات چھِ ساریٚے خۄداین بنایہِ مژٕ یِمن کیٛاہ چھُ أسۍ چھِ اِنسانن پتہٕ پانَے بنوومُت یِم روٗل وۅنۍ تھاوَِو أسۍ ذات تہٕ وۅنۍ کَرو أسۍ ہُہ تہٕ یہِ مےٚ چھُ یِہَے بہٕ چھَس مےٚ چھِ اِمے اِظہار پنٕنۍ یَتھ منٛز بہٕ یہِ لٮ۪کھُن چھَس یَژھان بیٚیہِ چھَس پنٕنہِ سوسایٹی یَژھان یی وَنُن لٔڑکس تہٕ کورِ منٛز گژھِ نہٕ بید باو کَرُن کِہیٖنٛۍ بیٚیہِ گَژھِ نہٕ یتھ کلرس پٮ۪ٹھ کاسٹن پٮ۪ٹھ یہِ کَرُن ذاتن پٮ۪ٹھ ڈِسکرٛمنیٚشن کِہیٖنٛۍ تہِ نہٕ